اِنگلِش لینٛگویج یُس چھِ سۄ چھِ واریاہ آسان گَژھان کٲشِر زَبانہِ منٛز ٹرٛانسلیٹ کَرٕنۍ کیازکہِ یُس کٲشِر لینٛگویٚج چھِ سُہ چھِ اَسہِ پَنٕنۍ مادری زَبان یَتھ أسۍ مَدَر ٹنٛگ وَنان چھِ بیٚیہِ یُتھُے مےٚ بِرونٛہہ کِنۍ اوس اَکھ اِنسان تٔمۍ کوٚر اِنگلِش بیٚکِس نَفرس تٔمۍ اوس نہٕ سُہ اوس اِلِٹرٛیٚٹ تٔمۍ اوس نہٕ پوٚرمُت کینٛہہ تٔمۍ وون پتہٕ مےٚ دوٚپُن یہِ کیاہ وَنان پتہٕ پِرٛوژھ مےٚ تٔمِس تٔمۍ وون اِنٛگلِش پٲٹھۍ اورٕ پتہٕ کوٚر مےٚ سَمجو مےٚ سُہ اِنٛگلِش پتہٕ کوٚرُم تٔمِس ٹرٛانٕسلیٹ کَشمیٖرِیَس منٛز پتہٕ سَمجووُم تٔمِس یہِ چھُ یِتھ کنٮ۪ن وَنان ییٚمہِ سۭتۍ مےٚ اکھ دِلی خوشی آیہِ کہِ مےٚ کٔر کٲنٛسہِ کینٛہہ مَدد بیٚیہِ اوس میون ایٚکٕسپیرِیَنٕس تَتھ منٛز واریاہ اَصٕل کہِ بہٕ گووُس واریاہ خۄش کہِ اِنسانس گَژھِ پرٛٮ۪تھ کینٛہہ پرٛٮ۪تھ کانٛہہ لینٛگویج تَگٕنۍ پتہٕ گَژھِ تَگٕنۍ پَننہِ زَبانہِ منٛز ٹرٛانسلیٹ کرٕنۍ مےٚ چھِ واریاہ پھرِ اردوٗ تہِ کوٚرمُت ٹرٛانسلیٹ کَشمیٖرِیَس منٛز تہٕ اِنٛگلِش تہِ چھُم کوٚرمُت ٹرٛانسلیٹ کَشمیٖری یَس منٛز یُس زَن تَمیُک ایٚکٕسپیٖرِیَنٕس اکھ چھُ سُہ چھُ یُس اِنسان پَرِ تیوٗتاہ ہیٚکہِ سُہ ہیٚچھِتھ بیٚیہِ اوس میون ایٚکٕسپیٖرِیَنٕس واریاہ اَصٕل واریاہ زِیادٕ اَصٕل مےٚ باسِیٚو پَننہِ جایہِ کہِ نہ مےٚ کوٚر کینٛہہ اَصٕل کہِ مےٚ ہووُن اِنٛگلِش پٲٹھۍ ییٚمِس تٔمۍ وون اِنٛگلِش پٲٹھۍ تہٕ مےٚ وون تَس کٲشِرۍ پٲٹھۍ ٹرٛانسلیٹ کٔرِتھ